اگر کَمرَس ٲں دَگ وَگ آسہِ أسۍ چھِ واریاہ یِم علاج چھِ گھرسٕے مَنٛز أسۍ چھِ تِم واریاہ علاج کَران تِکیٛازِ سٲنِس یُس سون گام چھُ سٲنِس گامَس مَنٛز چھِ واریاہ تِم علاج یِم پرٛٲنۍ لوٗکھ تہِ کَران چھِ ٲسۍ مِتۍ تہٕ أسۍ تہِ چھِ تِمٔے کَران گۄڈنیٛکے اَگر کَمرَس پین چھِ آسان یا کانٛہہ تہِ پین چھِ آسان تہٕ أسۍ چھِ کَران نُنہٕ آب سۭتۍ مٲلِش آب کَران سۄکبُل تَتھ ترٛاوان نوٗن پَتہٕ کَران وُشنیر ہیٛو تَمہِ سۭتۍ کَران اصٕل پٲٹھۍ مٲلِش اَتھہٕ سۭتۍ کَران مٲلِش کَمرَس وَمرَس اصٕل پٲٹھۍ رَگڑاوان أڑۍ جیٚن پٮ۪ٹھن پَتہٕ نہٕ نیران ژھَٹہِ وَٹہِ کِہیٖنۍ ییٚمہِ کِس وجہ سۭتۍ اسہِ یۄس کَمرٕچۍ یۄس دَگ چھِ سۄ چھِ دوٗر گَژھان بیٛاکھ ٲں یُس بیٛاکھ ٲں علاج یُس أسۍ کَران چھِ اگر اسہِ کَمرَس آسہِ دَگ وَگ سۄ چھِ أسۍ کَران أسۍ چھِ پُدنہٕ زامُت دۄدھ لٔسۍ چیٚوان زامتِس دۄدھَس چھِ أسۍ آب ترٛاوان تَتھ چھِ ترٛاوان پُدنہٕ تہٕ سُہ تہِ چھِ أسۍ چیٚوان ییٚمہِ کہِ وَجہ سۭتۍ اسہِ کَمَر دود وَمَر دود ختم چھُ گَژھان ترٛیٚیِم یُس علاج سٲنِس گامَس مَنٛز مشہوٗر چھُ اگر کَمرَس دود آسہِ پھُل تہٕ تیٖل یعنی کہِ سۄ پھُل یۄس نُنہٕ چاے چھِ یِوان ترٛاونہٕ یَتھ سوڈَر تہِ چھِ وَنان سۄ چھِ أسۍ ترٛاوان تیٖلَس مَنٛز تہٕ تَمہِ سۭتۍ تہِ چھِ مٲلِش یِوان اصٕل پٲٹھۍ کَمرَس کَرنہٕ تَمہِ سۭتۍ تہِ چھُ گژھان کَمَر ٹھیٖک بیٛاکھ ٲں علاج چھُ پوٚمبہٕ ژالَن اگر کَمرَس دَگ آسہِ سردی ہِنٛدۍ وَجہ سۭتۍ گٔمٕژ سٲنِس گامَس مَنٛز چھِ تَمہِ خٲطرٕ یہِ علاج پوٚمبہٕ ژالَن یہِ چھِ جنٛٛگلَس منٛز اَکھ جٔڑی بوٗٹی نیران یَتھ پوٚمبہٕ ژالَن وَنان چھِ تَتھ چھِ اَکہِ قٕسمُک ہاکھ تہِ نیران ییٚتھ پوٚمبہٕ ہاکھ وَنان چھِ تہٕ سۄ پوٚمبہٕ ژالَن چھِ یِوان دَگنہٕ یعنی کہِ یُس پوٚمبہٕ ہاکُک موٗل چھُ آسان یہِ چھُ آسان جنٛگلَس مَنٛز جٔڑی بوٗٹی یِم سانہِ گامٕکۍ لوٗکھ استعمال کَران چھِ پَننِس پَنُن پان بَچاوان چھِ کَمرٕکۍ دَگہِ نِش تہٕ یِم چھِ یہِ پوٚمبہٕ ژالَن دَگان اصٕل پٲٹھۍ چھِس یہِ اوٹ ہیٛو بَناوان پَتہٕ چھِس ترٛاوان لدرِ پیٛوٗنٛت اوٚڑ سۭتۍ یہِ چھِ آلریٚڈی لدٕر آسان تہٕ لدٕر یۄس أسۍ سِنِس لدٕر استعمال کران چھِ پَتہٕ چھِ سۄ أسۍ پوٚمبہٕ ژالنہِ سۭتۍ رَلاوان تہٕ سانہِ گامٕکۍ لوٗکھ چھِ گھرَن منٛز واریاہ علاج کران تہٕ تَمہِ پوٚمبہٕ ژالنہِ سۭتۍ چھِ کَمرَس مٲلِش کران تہٕ اصٕل پٲٹھۍ چھِ پَتہٕ فرق گَژھان بیٛاکھ علاج چھُ رۄنٛگ رۄنٛگ تہٕ تیٖل چھُ ٲں رۄنٛگ تہٕ تیٖل گرٛیٚکناوان گۄڈٕ دَگان رۄنٛگ کُنہِ کَنہِ پٮ۪ٹھ یا کُنہِ بانَس منٛز یَتھ وۄکھُل وَنان چھِ یِم پرٲنۍ ٲں لوٗکھ ژیٛوٹ دَگنہٕ خٲطرٕ استعمال ٲسۍ کران مگر أزِکۍ لوٗکھ چھِ مِکسر استعمال ژیٛوٹ ویٛوٹ اگر تِمن بناوٕنۍ آسہِ ژیٹِنۍ ویٹِنۍ اگر بَناوٕنۍ آسہِ ہا پرٛٲنہِ پرٛانہِ زَمانٕکۍ لوٗکھ ٲسۍ کَران وۄکھُل اِستعمال تٔتھۍ وۄکھلَس مَنٛز چھِ یِوان ٲں رۄنٛگ تہٕ تیٖل ٲں دَگنہٕ ٲں رۄنٛگ چھِ یِوان اصٕل پٲٹھۍ دَگنہٕ تہٕ پَتہٕ چھِ یِوان یہِ تیٖلَس مَنٛز ترٛاونہٕ ییٚمہِ سۭتۍ پَتہٕ تَتھ تَمہِ رۄنٛگ تہٕ تیٖلہٕ سۭتۍ چھِ یِوان کَمرَس مٲلِش کرنہٕ تَتھ چھِ یِوان باضٲبطہٕ پٲٹھۍ گرٛیٚکھ دِنہٕ کُنہِ چاہے گیسَس پٮ۪ٹھ دِمہوس گَرٛیٚکھ چاہے دانَس پٮ۪ٹھ دِمہوس کُنہِ بانَس منٛز یِوان تراونہٕ تہٕ تَمہِ سۭتۍ چھِ اصٕل پٲٹھۍ کَمرَس فرق گژھان